اسلام علیکُم سَر سَر تہٕ تُہۍ چھِو حَظ ٹھیٖک اصٕل پٲٹھۍ صحت چھِ حَظ ٹھیٖک یہِ سَر مےٚ چھُ نہٕ حَظ یہِ ٹاپِک یُس مےٚ رَچو پی ایچ ڈی یَس آ اَتھ چھُ نہٕ حَظ مےٚ گۄڈنیُک چپٹر کٲشرِ ادبُک تَواریٖخ آ سَر مےٚ چھُ نہٕ اَتھ مٹیٖریَل نیران کِہیٖنۍ تہٕ بیٚیہِ ٲسٕس وَنان بہٕ پرژھو تۄہہِ بہٕ کِتھ کٔنۍ کَرٕ یہِ شُروع ٹھیٖک حَظ چھُ

کٲشرِ اَدبُک تواریخ اہَن حَظ آ بِلکُل سَر یہِ حَظ چھُ مےٚ کٲشرس منٛز اَہن حَظ آ اہَن حظ بِلکُل اَہن حظ آ بِلکُل ٹھیٖک چھُ اہن حظ آ اہَن حَظ بِلکُل اہَن حَظ بِلکُل بِلکُل سَر ٹھیٖک چھُ سَر ٹھیٖک حَظ چھُ بہٕ حَظ کَر تیٚلہِ کٲم بہٕ گژھٕ گۄڈٕ لایبرٔری بہٕ وٕچھ تَتہِ مٔٹیٖریل کوتاہ چھُ اویلیبٕل تہٕ اگر مےٚ بُک سیلرَن نِش تہِ پٚیٚیہِ گژھُن بہٕ گژھٕ تور تہِ تہٕ بہٕ وٕچھ تَتہِ کَتین کَتین باسہِ مےٚ ریلوٮ۪نٛٹ مٔٹیٖریَل چھُ ایویلیبٕل وٕنکیس سُہ کَرٕ بہٕ یہِ

اہَن حظ آ بِلکُل اہَن حَظ بِلکُل نَہ حَظ نَہ ٹھیٖک حَظ چھُ شُکریہ سَر اگر مےٚ بیٚیہِ کہِ کینٛہہ باسیو تہٕ بہٕ وَنہو تیٚلہِ ٹھیک سَر شُکریہ اسلام علیکُم